یَنہٕ پٮ۪ٹھٕ لوٗکھ مطلب جانکٲری آے گوٗگلہٕ پٮ۪ٹھ چھُ وٕچھان آز چھِ سٲلِم عٲلِم آز چھِ سٲلِم زانان صحیح کیٛاہ چھُ غلط کیٛاہ چھِ وۄنۍ چھِ کٲنٛسہِ آسان خۄدایَن زیادَے پَہَم توفیٖق دیُمُت سُہ چھِ ہٮ۪کان بیٚکِس منٛز ؤنِتھ نَتہٕ چھِ آسان سٲلمَن پَے کٲنٛسہِ چھِ آسان تیُتھ أنٛدرٕ مطلب حِساب آسان ترٛومُت سُہ چھِ ہٮ۪کان بیٚکِس سُہ واضع کٔرِتھ یِتھ کٔنۍ چھُ کَرُن ہُتھ کٔنۍ